وعلیکُم سَلام آ أسی چھِ جِناب تُہۍ چھِو لوکل ٹوٗرِسٹہٕ تہٕ کر چھُو ضروٗرت آ بَنی اَسہِ نِش اَسہِ نِش ہے چھِ تہٕ وَلہٕ اگر وُنکٮ۪س تہِ یِیِو دُکانَس پٮ۪ٹھ تہٕ وُنکٮ۪س تہِ چھِ ایٚویلیبُل چلو ٹھیٖک چھُ مہٕ یِیِو